آ بہٕ وَنہو تۄہہِ مےٚ چھِ ٹیورِسٹَن سۭتۍ مےٚ چھِ واریاہ اَنٛگریزَن سۭتۍ تہِ چھِ مےٚ واریاہ زیادٕ کَتھٕ کَرٕ مَژٕ یا ہِندوستان پٮ۪ٹھ چھِ نیٚبرِم نیٚبرِمو عَلاقو پٮ۪ٹھٕ چھِ یور ٹیورِسٹ یِوان تِمَن سۭتۍ چھِ مےٚ اِنٹَریٚکٹ کوٚرمُت تِمَن سۭتۍ چھِ مےٚ کتھ باتھ کٔرمُت تمو چھِ تمو یم پَنٕنۍ آیڑیاز کٔر مےٚ سۭتۍ شیر تمے گٔے مےٚ واریاہ تِم درٲے واریاہ فروٗٹفُل درٲے میانہِ خٲطرٕ تِمو چھُ گۄڈٕنیٚتھٕے ووٚنمُت مےٚ یہِ کہِ اکھ اَگَر أسۍ تِم چھِ ییٚلہِ تِم یور چھِ یِوان وِزِٹ ٹیو کَرنہِ تِم چھِ نہٕ یِوان خٲلی پَنُن یہِ مَزٕ تُلنہِ کینٚہہ رِفریشمنٹٕے خٲطرٕ چھِ نہٕ یوان تِم کینٛہہ تِم چھِ بلکہِ تِم چھِ یِوان یور ہیٚچھنہِ یہِ ٹیورِسٹ پٕلیس کیاہ چھِ امیُک آرِجَن کَتیُک چھ اصلی کِتھ کنۍ چھِ یہِ ٹیورِسٹ پٕلیس بَنیمٕژ یہِ فار ایٚگزامپٕل اَسہِ چھِ ییٚتہِ پانٚڈو پانٛڈو پارَک چھِ ییٚتہِ سۄ پانٛڈوٗ پارَک کِتھ کنۍ چھِ بَنیمٕژ تمچ تِم کَنہِ کِتھ کنۍ چھَکھ بَنامژٕ تتکھ یِم کَنہٕ چھِ بَنام تِم چھِ ٲسۍ مٕتۍ بَجہِ بَجہِ کَنہٕ اَوے چھِ تَتھ پانٛڈوٗ پارَک وَنان تِمَن چھِ اتھ مُتَلعق آسان واریاہ جانکٲری حاصل حٲصل گٔمٕژ تِم چھِ نہٕ خٲلی یِمَن رِفریڈشمنٹ خٲطرِ کینٛہہ تِم چھِ یِوان یور ہیٚچھنہِ تہِ آ پَتہٕ گوٚو بیاکھ تِمَن چھ مےٚ واریاہ اصل یہِ ووٚنمُت یِم یہِ ٲسۍ پَننٮ۪ن ٹیورسٹ پٕلیسَن مُتعلِق چھ تِمَن مےٚ یہِ وونمُت کہِ یہِ یِم یہِ سانہِ یِم ٹیورسٹ پٕلیس چھِ یِم چھِ واریاہ زیادٕ بہتَر امہ سۭتۍ چھِ اَسہِ دٮ۪ماغَس تہِ رِفریٚشمنٹ میلان ہیٚلدی چھِ أسۍ روزان یا امہ سۭتۍ چھِ أسۍ ہیٚچھان تہِ تِم چھِ تمو تہِ تِمَن نِش تہِ ہیٚچھ مےٚ واریاہ زیادٕ کَتھٕ تہٕ تِمو تہِ ہیٚچھ میانہِ نِش واریاہ زیادٕ کَتھٕ